اَسہِ ٲسۍ سکوٗلَس منٛز پَرناوان انگریٖزی میتھ یَتھ حِساب چھُ وَنان بیٚیہِ ٲسۍ اُردو پَرناوان بیٚیہِ ٲسۍ عربی پَرناوان بیٚیہِ ٲسۍ ہِسٹرٛی پَرناوان بیٚیہِ ٲسۍ اِسلامِکیات پَرناوان سٲنۍ ٹیٖچَر یِم ٲسۍ سٲنۍ اُستاد یِم ٲسۍ تِم ٲسۍ واریاہ قٲبِل تِمَن ٲس پرٛٮ۪تھ کُنہِ سَبجَکٹَس پٮ۪ٹھ مہارَت اور اَسہِ تہِ ٲسۍ ہیٚچھناوان واریاہ اَصٕل پٲٹھۍ